میانہِ زندگی منٛز چھُنہٕ کٔہٕنۍ تہِ یُتھ ۂے یا مطلب کہ یُس تۄہہِ پرٛژھمُت چھُو نہ اَتھ رلیٹِڑ ہٮ۪کہٕ نہٕ بہٕ کِہیٖنۍ تہِ ؤنِتھ تِکیٛازِ میانہِ زندگی منٛز چھُنہٕ زٕہٕنۍ تہِ یُتھ ہیٚوٗ کانٛہہ مسلہٕ سپدیومُت یا مےٚ چھُنہٕ زٕہٕنۍ تہِ کانٛہہ چیٖز یُتھ ہیٚوٗ وُچھمُت